اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ سٲری چھِوا ٹھیٖک ؤنِو حظ اَہَن حظ آ بِلکُل بہٕ چھُس ٹیٚلَر ماسٹرٕے ؤنِو تُہۍ اَہَن حظ آ بٕے چھَس سُوان پَلو مگر تُہۍ تُہۍ کَتہِ پٮ۪ٹھ چھُو تۄہہِ کَمہِ ٹایپِٕکۍ پَلو چھُو سُوٕنۍ اَہَن حظ آ أسۍ چھِ پرٛٮ۪تھ کُنہِ ٹایپٕکۍ سوٗٹ یہِ سُوان آ اَگر تُہۍ پانہٕ آسوٕ ہیٚچھُن کَرُن تَمہِ خٲطرٕ تہِ ہیٚچھناوہو تُہۍ أسۍ اَہَن حظ آ بِلکُل اَہَن حظ آ فرٛی چھِ أسۍ ہیٚچھناوان وِد آوُٹ اَنی کاسٹہٕ تُہۍ ہیٚکِو ترٛٮ۪ن رٮ۪تن منٛز آرام سان پرٛٮ۪تھ کانٛہہ کٹِنٛگ ٹیلرِنٛگ ہیٚچِتھ پرٛٮ۪تھ کانٛہہ اَہَن حظ آ بِلکُل پرٛٮ۪تھ کیٚنٛہہ یِم حظ مطلب کٕتیٛاہ پَلو چھُو تۄہہِ تِم حظ گژھن بِلکُل یِمَے پانژَن دۄَن شٮ۪ن دۄہَن انٛدر انٛدر حظ آسَن تِم بِلکُل تیار اَہَن حظ آ بِلکُل اَصٕل پٲٹھۍ آرام سان اِن فٮ۪کٹ تُہۍ ہیٚکِو پانہٕ تِم سُوِتھ کیٛازِ کہِ ییٚلہِ تُہۍ ہیٚچھُو تۄہہِ لگوٕنہٕ تیٛوٗتاہ ٹایِم ییٚلہِ وُنکٮ۪ن لگوٕ نہٕ تۅہہِ ہیٚچھنس کیٛاہ اَلبتہٕ کانٛہہ کانٛہہ کٹِنٛگ ہیٚچھِو تُہۍ تَتھ کَٹِنٛگ چھُ لگان ٹایِم اَلبتہٕ یَتھ سِٹِچِنٛگ کَرنَس چھُنہٕ پَتہٕ تیٛوٗتاہ ٹایِم لگان کیٚنٛہہ تُہۍ ہیٚکِو رٮ۪تَس منٛز آرام سان اَچھا چلو اَہَن حظ آ آرام سان تُہۍ ییٖزیٚو پگاہ اَچھا چلو بِہِو رۄبَس حوال